ہے وعلیکُم سلام کٔم حظ چھُو اَہَن حظ آ جِناب بٕے گۄس فِردوس احمد اِلیٚکٹریشَن ؤنیُو فِٹِنٛگ حظ فِٹِنگٕے یٲژ چھا کَرٕناو کِنہٕ بیٚیہِ چھِ توہہِ چھُو نا گَرَس منٛز فِٹِنٛگ کٔرِتھ ہے ؤنکیٚس ۂے یارٕ ہر کُنہِ جایہِ چھِ فِٹِنٛگ تۄہہِ چھٕو نا کٔرِتھ

اچھا تُہۍ چھُو مےٚ مےٚ ہسا آو سَمجھ تٔمۍ ہسا ون مےٚ سُہ سَمکھیو مےٚ اوٚتٕرٕ اوس مےٚ وَنان ہے مےٚ چھِ یارَس أکِس یِتھ پٲٹھۍ فِٹِنٛگ کَرٕنۍ تۄہہِ چھُو آلرٕڈی کہتام تَتہِ کٔرِتھ تہٕ تۄہہِ چھُو پرابلِم یِوان تَتھ منٛز تی حظ اچھا ٹھیٖک تی وونَم دَپان اوس مےٚ یِمَن چھِ کہتام تارٕ وارٕ دَزمَژ یِمَو چھِ کہتام اوتٕرٕ لاجیمُت تہٕ یِمَن چھِ تارٕ وارٕ دَزمَژ یِمَن بِچاریٚن

اَہَن سا یہِ آسہِ ہہ وٕسِتھ تار ہے اَتھ چھا ؤنکیٚس ہسا چھِ صحیح مِلاوَٹ ہر کُنہِ چیٖزَس اچھا ؤنۍ چھا سُہ مےٚ ؤنۍ تَو کَتھ اَکھ بہٕ کَرٕ کٲم جِناب بہٕ یِمہٕ اور بہٕ دِمہٕ نظر بہٕ وُچھٕ أتی کیٛاہ دٕلیٖل چھِ کِتھ پٲٹھۍ چھِ کیٛاہ چھِ کیٛاہ ضوٚرَت بہٕ وَنہٕ بہٕ وَنَو حقیٖقَت اَتھ لَگیو پونٛسہٕ تہِ واریاہ مگر کٲم آسیو اَصٕل یۄس ہہ واریاہَس ٹایمَس خٲطرٕ روزیٚو یہِ نہٕ کیٚنہہ بہٕ نیٚرٕ یور تہٕ یورٕ گژھِ شاٹ یورٕ گژھِ ہُہ یورٕ فُٹَن سُچ یورٕ گژھِ شاٹ یورٕ دَزَن سُچیا یا واریاہ واریاہ چیٖز چھِنہٕ گژھان آز چھِ پٮ۪وان یِمَن چیٖزَن ہُنٛد خاص خیال تھاوُن ؤنکیٚنَس چھِ لَکٕٹۍ لَکٕٹۍ شُرۍ چھِ آسان گَرَس منٛز

یہِ کو بہٕ یِمہٕ بہٕ یِمہٕ جِناب تُہۍ ؤنیُو مےٚ تُہۍ کَر ٲسیُو اَتہِ یہِ تۄہہِ کر چھِ تُہۍ کر ٲسیُو اَتہِ اٮ۪وَلیبُل مےٚ ؤنۍ تَو تُہۍ بہٕ یِمہٕ تٔمی ساتہٕ کر أزۍ حظ أزۍ حظ أزۍ حظ پگاہ حظ اَدٕ چلو ٹھیٖک چھِ تیٚلہِ یِمہٕ بہٕ پگاہ شام نٮ۪مازِ پَتَن جِناب پوٚز کیٚنہہ چھُنہٕ پرواے کیٚنہہ چھُنہٕ پرواے کیٚنہہ چھُنہٕ پرواے مےٚ باسان مےٚ چھِ باسان اَتھ چھِ سارے تارٕ وارٕ بدلاو ییٚمہِ حِساب تُہۍ وَنان چھُو شاٹ چھِ گژھان اَتھ آسہِ واریاہَن جایَن شاٹ اچھا ٹھیٖک مےٚ ہسا آو سَمجھ مےٚ آو تۄہہِ آسۍ ہو ؤنۍ کَرٕ بہٕ کٲم جِناب بہٕ یِمہٕ پگاہ وٕ اوتٕے پگاہ شامَس شام نماز پٕرِتھ پوتُس کَرَو أسۍ أتھۍ مُلاقات أسۍ وُچھٕو اَسہِ کیٛاہ چھِ اَنُن سُہ وَنَو بہٕ تۄہہِ تۄہہِ کٲم آسیو تۄہہِ اَگر باسیو ٹھیٖک تہٕ تیٚلہِ کٔرِزیٚو مےٚ پوٚتُس فون تہٕ کٔمۍ دوہ آسہِ یُن تہٕ بہٕ یِمہٕ تٔمی دۄہ چھا ٹھیٖک کیٚنہہ چھُنہٕ پرواے ہے بہٕ حظ گۄوُس نوکرہ بیٚیہِ چھا اَسہِ لایِق حُکمہ کیٚنہہ چل چلو بِہیُو رۄبَس سوال تُلیو چلو وعلیکُم سلام